مےٚ ہَسا کَرے ساینَسَس منٛز کَرے اسہِ سُہ پروجیٚکٹہٕ تَتھ اوس فِزِکسُک اَکھ سُہ تَتھ منٛز ٲسۍ أسۍ وُچھان کَنڈَکشَن آف اِلیٚکٹِرٛسِٹی کِتھ کٔنۍ چھِ گژھان تَتھ منٛز ییٚلہِ اسہِ بیٹری أنۍ پَتہٕ کٔرۍ اسہِ کَنیٚکٹہٕ تِم وایرٕ زٕ تَتھ تار زٕ پَتہٕ یِتھ کٔنۍ سُہ شاک پوٚک تَتھ یا سٔرکیٚٹ اِلیٚکٹِرٛک کَرَنٛٹہٕ یِتھ کٔنۍ تَتھ پوٚک واریاہ واریاہ اصٕل پٲٹھۍ آو تَتہِ اسہِ وُچھنہٕ کِتھ کٔنۍ حظ چھِ اَکھ الیٚکٹِرٛک کَرَنٹہٕ پَکان پَتہٕ کِتھ کٔنۍ چھُ یہِ سٔرکیٚٹ بَناوان واریاہ اصٕل ایٚکٕسپیٖریَنٕس